مےٚ چھِ پرٛہم چند سُنٛد اِقتِباس واریاہ خۄش گژھان اَوٕ مکھٕ زِ تٔمۍ چھِ لیوکھمُت زِ یِم کٔشیٖرِ ہٕنٛدۍ لوٗکھ چھِ تٕم کِتھ کنیٮٚتھَن چھِ پَنٕنۍ لوٗکھ زِندگی گُزَر کَران یا پَننٮ۪ن بَچَن ہُنٛد یا پَننہِ گَریُک سامان کھیٚنُک کھۄردنُک پک پَکناوان زِ مےٚ چھِ تَوے گَژھان یہِ تٔمۍ سُنٛد اِقتِباس لیکھُن پَکُن چھُ مےٚ تیوٗتاہ خۄش گژھان زِ تٔمۍ چھِ کٔشیٖر ہِنٛدٮ۪ن لُکَن پٮ۪ٹھ واریاہ لیٚکھمُت زِ یِم کٔشیٖرِ ہِنٛدۍ لوٗکھ چھِ چاہے تِم زَنہِ چھِ چاہے تِم مَرٕد چھِ تٕم کِتھ کٔنٮ۪تھ چھِ پَنٕنۍ زِندگی لوٗکھ مطلب گُزاران کِتھ کٔنٮ۪تھ چھِ تِم پَنٕنۍ زِندگی بیٚیہِ پَننٮ۪ن بَچَن ہُنٛد اگر تِم سکوٗلَس منٛز گژھن تہٕ تِم کِتھ کٔنیٚتھ چھِ پَنٕنۍ زِندگی تٕمہٕ پَکناوان اگر چہِ تِم مُزوٗری تہِ آسَن کَران تہٕ تِم چھِ پَنٕنۍ زِندگی توتہِ اَصٕل پٲٹھۍ پَکناوان امہِ کھۄتہٕ زِ یِم باقٕے مُلک چھِ چاہے اَمریٖکہ چھُ یا تِمو نِش چھِ تٕم واریاہ مُختلِف پَنٕنۍ زِندگی گُزاران یِم کٔشیٖرِ ہِنٛدۍ لُکھ امے موٗجوٗب چھِ مےٚ گَژھان یُس پرٛیم چَند سُنٛد اِقتباس تٔمۍ سٕنٛدۍ اِقتباس چھِ مےٚ واریاہ خۄش گَژھان